اسلام علیکُم اَسہِ حظ ٲس اوترٕ نِمژٕ

اَسہِ حظ ٲس اوترٕ ییٚتہِ کِتابہٕ زٕ ژور نِمژٕ تُہی ؤنۍتَو تۄہہِ وَنیٛاو تِژھِ گرِ تُہی چھِو ہیٚکان ایٚکسچینٛج ہیٚکو أسۍ کٔرِتھ مگر مٔنی چھِ نہٕ أسۍ رِٹٲرٕن کَران کِہیٖنٛۍ تہِ نہٕ وۅنۍ ؤنۍتَو مےٚ تُہۍ تۄہہِ چھِوٕ آر ایس اَگروال تہٕ بیٚیہِ آر ڈی شرما اَسہِ حظ چھِ ٹیٚنتھٕچ میتھچہِ ضروٗرت اَدٕ أسۍ حظ آیے اوترٕ تہِ تہٕ ییٚتہِ اوسوٕ تۄہہِ خبرکُس تامَ لۅکُٹ لٔڑکہٕ تہٕ تٔمۍ ووٚن أسۍ چھِ نہٕ رٹان واپس کِہیٖنٛۍ وۅنۍ چھِ مےٚ یہِ دوٚیِم چَکَر تہٕ وۅنۍ آییٚیَس بہٕ تہٕ مےٚ ووٚن ؤنۍ کَرٕ بہٕ تۄہہِ سۭتی کَتھ اہن حظ یِم حظ کِتابٕے آسہٕ ایٚکسچینٛج کَرنہِ اوترٕ نِیٛاے وۅنۍ ٲسٕس بہٕ سونٛچان اگر تُہی مےٚ مٔنی رِٹٲرٕن کٔرِۍہیٖو تہٕ وۅنۍ مگر یہِ حظ گوٚو اَسہِ نہ حظ چھِ نہٕ یِم یوٗز ووٗز کَرِمَژٕ یِم حظ چھِ تِتھٕے کٔنۍ تھٲومَژٕ اَسہِ اہن حظ یہِ حظ گوٚو بَڈٕ مُشکِل مےٚ خٲطرٕ تیٚلہِ تہٕ اہن حظ مےٚ نہٕ حظ چھَم کِتابہٕ تِم گَژھٕ نَم تھوڑا درۄجہِ پہم یِمن نِش وۅنۍ ٲسٕس بہٕ ونان اگر تُہۍ مےٚ پَنُن رقم واپسٕے دِیٖہِو تہٕ بہٕ کَرِہے اَزکَل چھِ واریاہ زیادٕ یِم آنلایِن وغٲرٕ چلان تہٕ بہٕ ہیٚمہٕ ہا یِمنٕے پیٚٹھ بیٚیہِ سَستہٕ پَہم بِل حظ چھِ مےٚ وُنکِیٚنس تہِ سۭتۍ تہٕ مگر تُہۍ ہیٚکوٕ حظ مےٚ دۄن ژورن دۄہن پٔژِتھ ییٖتِس کالس بہٕ تۄہہِ باقٕے رقم تہِ دِیِو حال اگر بہٕ یِم کِتابہٕ نِمہٕ ہا اکسچینٛج کٔرِتھ آہن تُہۍ رٔٹِو میٛون کَنٹیکٹ نمبر حظ رٔٹِو میٛون تُہۍ یا بہٕ واتہٕ گرٕ تہٕ بہٕ کرٕہو تۄہہِ آنلایَن اَنکٕل تُہۍ حظ چھِو بےٚ بروسہٕ انسان آنلایَن چھِو حظ تُہۍ چلان تیٚلہِ تہٕ ٹھیٖک حظ چھُ دِیِو حظ تُہۍ تیٚلہِ یِم کِتاب تہٕ بہٕ کَرٕ یِم رِٹٲرٕن تہٕ باقٕے یہِ رقم روزِ تہِ کرٕہو بہٕ تۄہہِ آنلایَن پیمیٚنٛٹ وُنکیٚنسٕے حظ کٔرہَو ٹھیٖک چھُ ٹھیٖک حظ چھُ